الیٚکشَنَس دوران یِم پرٛابلِم نظرِ تَل یِوان چھِ تَتھ منٛز چھِ سارِوٕے کھۄتہٕ بٔڑۍ پرٛابلِم سُہ گوٚو لوٗکَن ہُنٛد اُوَر کرٛاوٕڈ لوٗکھ چھِ أکسٕے جایہِ جمع آسان تہٕ چھِ واریاہ زیادٕ شور تُلان تہٕ چھِ اَکھ أکِس دَکا دوٗسی کران الیٚکشَن باپَتھ گژھہِ اَکھ روٗل کڑنہٕ یُن ییٚتیٚن زَن سٲری لوٗکھ اَکہِ ڈِسٹیٚنسہٕ پٮ۪ٹھے روٗزِتھ ہیٚکیٚن تہٕ ہیٚکیٚن اصٕل پٲٹھۍ پَنٕنۍ ووٹ دِتھ